ہاں بِلکُل اَسہِ ہسا چھُ ہٮ۪کان کَشمیٖری زبان بیٚیہِ کِس زبانہِ منٛز ٹرٛانَسلیٹ کٔرِتھ اَگر کانٛہہ انٛگریز یور یِوان چھُ تِمَن چھُنہٕ کٲشُر تَران فِکرِ کِہیٖنۍ أسۍ چھِ تٔمِس اَصٕل پٲٹھۍ سَمجاونٕچ کوٗشِش کرَان تِکیٛازِ اَگر أسۍ کَران چھِ تِم تِم اٮ۪کشَن چھِ أسۍ کَران زِ أمِس گٔژھ یہِ کَتھ یِن سَمٕج کانٛہہ کٲشُر چھُ آسان تیُتھ کہِ تٔمِس چھُنہٕ تَگان اِنٛگلِش یا اُردو کَرُن کِہیٖنۍ نہٕ سُہ چھُ تٔمِس پنٛنیو اٮ۪کسپیٖرِیَنسو ذٔریعہِ ہیٚچھناوان یا کہِ پنٛنیو تِمو اٮ۪کشَنو ذٔریعہِ ہیٚچھناوان کہِ ہاوان زِ أمۍ سُنٛد مقصَد کیٛاہ چھُ اَتھ منٛز اٮ۪کسپیٖرِیَنسٕچ چھَنہٕ اَتھ منٛز ضوٚرَتھ آسان کیٚنٛہہ کیٛازکہِ اَسہِ چھُ تَجرُبہٕ خۄدایَن دیُتمُت زِ کٲشُر کِتھ پٲٹھۍ وَرتاوو أسۍ کِتھ پٲٹھۍ واتناوو أسۍ جاے بَہ جاے یِم سیاح یور یِوان چھِ تِمَن تہِ چھےٚ یہِ کٲشِر زَبان واریاہ زیادٕ خۄش کَران تِم تہِ چھِ یَژھان ہیٚچھُن کہِ أسۍ کِتھ پٲٹھۍ کَرو کٲشُر اِستعمال پَتہٕ چھِ سٲنۍ بُزرٕگ شخص تِمَن وَنان پنٛنیو کَلامو سۭتۍ زِ کیٛاہ چھُ کیٛاہ نہٕ چھُ تِم چھِ ہاوان تِمَن تِمَے اٮ۪کشَن ییٚمۍ سۭتۍ تِمَن تِمَن سوالَن ہُنٛد جواب میلان چھُ